شیٚے شیٚے زٕ ساس تہٕ اَرداہ ترے پانٛژھ زٕ ساس تہٕ سَداہ شیٚے ترے زٕ ساس تہٕ ترُٛواہ پانٛژھ سَتھ زٕ ساس تہٕ کُنوُہ شیٚے باہہ زٕ ساس تہٕ زٕ تووُہ